وعلیکُم السَلام السَلام علیکُم ٹھیٖک چھُو حظ صحت چھا حظ ٹھیٖک تۄہہِ کیٛاہ ناو جہانگیٖر چھُو تۄیہِ اَچھا جہانگیٖر صٲب جہانگیٖر صٲب ؤنۍتو تۄہہِ کیٛاہ پرٛابلِم چھو اَچھا اَچھا نیٚنٛدٕر چھو نہٕ یِوان کیٚنٛہہ تُہۍ کیٚاہ کٲم کٲم کٲم کار کیٚاہ چھُو تُہۍ کَران

اَچھا اَچھا تۄہہِ کیٛاہ باسان تۄہہِ ما کُنیُک ٹٮ۪نشن کَمیُک چھُ تُہۍ ہیوٚتمُت کیٛاہ ٹٮ۪نشن چھُ تۄیہِ ہیوٚتمُت پرنُک ما چھُو پرٛٮ۪شر کیٚنٛہہ تۄہہِ ما چھُو کانٛہہ رِلیشن مَہ چھُو کٲنٛسہ ہُنٛد کیٚنٛہہ اَچھا رِلیشن تہِ چھُنہٕ کیٚنٛہہ پرنُک تہِ چھُنہٕ کیٚنٛہہ باسان گَرِ ما چھُ کیٚنٛہہ پَریشٲنی گَریُک کیٚنٛہہ پرٛابلِم گَرِ کُس چھُو تۄہہِ بیٚیہِ مول موج چھُ تُہۍ گَرِ اَچھا اَچھا اَچھا تۄہہِ چھُ دۄہس کَتِس کالس چھُ تُہۍ کٲم آسان کران ٲٹھ نَو گنٛٹہٕ آ اَصٕل مے چھِ یہِ زِ اِنسانس پَزِ نہٕ کیٛاہ چھِ وَنان زیادٕ تہِ محنت کَرٕنۍ یوٗتاہ کیٚنٛہہ زِ أمِس گَژھِ پنُن پان مٔشتٕے چوٗنکہِ یُس اِنسانس یَس سِٹرٛس چھُ سِٹرٛس چھُ واریاہ زیادٕ نۄقصان دہ اِنسانس خٲطرٕ اَمہِ خٲطرٕ پَزِ تۄہہِ ضٔروٗر پَنٕنۍ پہ پنٛنِس پانس کِیَر تہِ کَرُن اَمہِ خٲطرٕ چھِ کیٚنٛہہ دَوا تہِ یِوان تُہۍ ہیٚکِو یہِ دَوا تہِ أنِتھ اَتہِ أکِس دۄن ہفتن اگر تُہۍ کھیٚیِو ہہ نٮ۪کٕسٹو چھُ دَوا یا زولوفِٹ أنِو تُہۍ یہِ کھیٚیِو تُہۍ دۄن ہفتن اَمہِ سۭتۍ گَژھِ تۄہہِ ضٔروٗر فرق لیکِن بہتر چھُ یہِ آسان زِ زیادٕ پَزِ نہٕ سونٛچُن تہِ کیٚنٛہہ اور بیٚیہِ پَزِ پنٛنِس پانس واریاہ زیادٕ دھیان تھاوُن اَمہِ سۭتۍ کیٚاہ گَژھِ اَمہِ سۭتۍ روزِ صحت تہٕ ٹھیٖک اِنسانس اور کیٛاہ چھِ وَنان بیٚیہِ ہٮ۪کہِ اِنسان اَصٕل پٲٹھۍ کٲم شٲم تہِ کٔرِتھ چَلو چَلو اَسہِ چھِ اُمید زِ تۄہہِ میلہِ اَمہِ سۭتۍ واریاہ بٮ۪نِفِٹ چَلو